یوٗتاہ یوٗتاہ وقت ووت برٛونٛٹھ کٔشیٖرِ ہِنٛد یۄس زبان چھےٚ کشمیٖری زبان سُہ ہیٚژن ییٚتکٮ۪ن باشنٛد منٛز کم گژھٕنۍ برٛونٛہہ کالہِ أسۍ یہِ بوزان چھِ پنٛنٮ۪ن مالٮ۪ن ماجٮ۪ن نِش کہِ برٛونٛہہ کالہِ ٲسۍ ییٚتہِ صِرف کٲشِر زَبان استعمال گَژھان مگر آز کَل چھِ أسۍ وٕچھان کہِ یوٗتاہ یوٗتاہ نوٚو دور آو ایجاداتَن ہُنٛد دور نٮ۪ٹ اِنٹَرنیٹُک دور لُکھ ہیٚتٮ۪ن ماڈٲرٕن بَنٕنۍ تِمَن چھُ باسان کہِ کَشمیٖری کٔشیٖر کٲشِر زَبان پنٛنٮ۪ن بَچَن ہیٚچھناوٕنۍ چھُ اَکھ تِمَن سُہ بیکوٲڈ بَناوان تِم چھِ نوٮ۪ن نوٮ۪ن بَچَن چھِ پَنٕنۍ مٲلۍ موج وٕنۍکٮ۪س ہیٚچھناوان انٛگریٖز کٔرِو اُردو کٔرِو ہِندی کٔرِو بَدَل بَدَل زَبان ہیٚچھِو گۄڈٕ پٮ۪ٹھَے تِمَن چھُنہٕ تَمہِ سۭتۍ پنٛنِس مادری زَبان یۄس چھےٚ تِمَن کٲشُر تَتھ کُن رُوح جان روزان کِہیٖنۍ اَمہِ سۭتۍ کیٛاہ گوٚو اَمہِ سۭتۍ ہیٚژن وارٕ وارٕ کٲشِر زبان یۄس أزۍکٮ۪ن نوٮ۪ن نوجوان نَسلَن منٛز یا یِم نٔے بَچہِ زٮ۪وان چھِ تِمَن منٛز ہیٚژٕن وارٕ وارٕ اَمیُک تصوُر ختم گژھُن یہِ چھُ اَکھ واریاہ سنٛگیٖن مَسلہٕ کہِ کٲشِرۍ چھِ پَنٕنۍ یۄس تِمَن مادری زَبان چھےٚ تَمہِ نِش چھِ تِم بُتھ پھِران تِم ہیٚتُن وارٕ وارٕ بیٚکِس أکِس زبان بدلن بدلن زبانَن کُن مُنتقِل گژھُن اَمیُک وجہ گوٚو کہِ تِمو وُچھ نٔوۍ نٔوۍ ایٖجادات تِمو لوگ پَرُن تِمَن باسیو شاید کٲشُہ کیٛاہ چوٗنٛکہِ تِمَن آیہِ نہٕ گۄڈٕ پٮ۪ٹھ پَرنَس منٛز تِہِنٛدٮ۪ن کٲشُر کِتاب کانٛہہ تِژھ تھاونہٕ یا کٲشُر سَبجَکٹ تیُتھ کانٛہہ تھاونہٕ ییٚمہِ سۭتۍ تِمَن نَنہِ ہا کہِ نَسا یہِ تہِ چھُ سانہِ خٲطرٕ ضٔروٗری تِمَن آو ہمیشہِ اِنٛگلِش سٮ۪لبَسَس منٛز تھاونہٕ اُردو تھاونہٕ نٮ۪ٹ پَرناونہٕ اَمہِ سۭتۍ کیٛاہ باسیو تِمَن کہِ کٔشیٖر زَبانہِ ہِنٛز اہمیت ہَسا چھِ واریاہ کَم یہِ نَسا چھُنہٕ اَسہِ ضوٚرَتھ کینٛہہ یُس وٕنۍکٮ۪س ضوٚرَتھ چھُ دُنیاہَس منٛز پَکنہٕ خٲطرٕ سُہ چھُ یِمے اُردو اِنٛگلِش وغیرہ تَمہِ سۭتۍ گٔے تِمَن پَنٕنۍ یۄس مادری زَبان چھِ سۄ گٔے تِمَن مٔشیٖد مگر یہِ چھُ ضٔروٗر اَسہِ پَزِ یاد تھاوُن کہِ ہَر کُنہِ جایہِ یُس تِمَن یُس تِمَن باشِندَن ہٕنٛز سۄ زَبان چھِ آسان تَتہِ کُنہِ جایہِ ہِنٛز سۄ چھِ بَڑٕ اَہم تہِ ضٔروٗری آسان کیٛازِکہِ سۄ چھِ تِمَن آسان پُشتٲنی سۄ سۄ اَکھ تِہنٛز پہچان کہِ یِم ہَسا گٔے کٔشیٖر ہِنٛدۍ یِمَن چھُ کٲشُر تَگان بولُن وۄنۍ یُس وارٕ وارٕ یُس یہِ یُس یہِ مِزاج آو یہِ ٹٮ۪کنالجی ہُنٛد ایٖجاداتَن ہُنٛد امہِ اِنٹَرنیٚٹُک اَمہِ سۭتۍ کیٛاہ گوٚو اَمہِ سۭتۍ گٔے اَمہِ کٔشیٖرِ زَبانہِ ہُنٛد یُس زَن یہِ کٔشیٖر زبان اِستعمال ٲس یِوان کَرنہٕ یہِ گٔے واریاہ کَم دھیان چھُ یِوان دِنہٕ صرف انٛگریٖزی زبانہِ کُن اردوٗ زبانہِ کُن ہِندی زبانہِ کُن یہِ چھُ بَڑٕ اَکھ سَنٛنُک مَسلہٕ اَتھ اَتھ مُتعلق گَژھِ ییٚمہِ کِن لوکَل یِم مٲلۍ مٲج چھِ یُس نٔو جَنریشَن چھِ یِوان تِمَن پَزِ گۄڈٕ پٮ۪ٹھَے مٲلِس ماجہِ پنٛنٮ۪ن بَچَن اَتھ کٲشِر پنٛنہِ مادری زَبانہِ کُن زیادٕ سے زیادٕ تِمَن دَپُن رُحجان کَرناوُن